ییٚتہِ ہسا چھِ سِلایہِ سینٹر چھُ آسان مطلب سکوٗلن منٛز چھِ اَسہِ ہیٚچھناوان سِلایہِ سینٹر چھُ آسان تِلہٕ سینٹر چھُ آسان فیٖتہٕ سینٹر چھُ آسان اسہِ ہسا چھِ یم کالجن منٛز چھِ ہیٚچھناوان اَسہِ یِم مطلب میڈکل چھِ ہیٚچھناوان یِتھٕے پٲٹھۍ سِلاے سینٹر چھِ ہیٚچھناوان یہِ چھِ ہیٚچھناوَان مطلب فِطہٕ فِطہٕ کٲم چھِ ہیٚچھناوَان اَسہِ کالجَن منٛز بیٚیہِ چھِ یہِ پٕل یہِ بِجلی مطلب چھِ ہیٚچھناوان بِجلی فِٹِنٛگ وِٹِنٛگ چھِ ہیٚچھناوَان یِتھے سورُے چھِ ہیٚچھناوان أسۍ کالجن منٛز